وعلیکُم سَلام ٹھیٖک چھِو حظ اَہَن حظ بَس حظ وِۅنۍ اَہَن حظ آ آ یُس حظ مطلب سَتھ دۄہ برٛونٛٹھ اوس خانٛدَر آ آ آ آ آ

بِذٲتی حظ گوٚو اَسہِ یہِ مطلب تۄہہِ کٔرو نہٕ حظ ییٚمہِ دۄہ خانٛدَر گوٚو دۄن دۄہَن لٔگۍ نہَ حظ أسۍ تۄہے سۭتۍ تَمہِ پَتہٕ حظ تَمہِ پَتہٕ حظ آیہِ أسۍ یور تہٕ مگر اَسہِ گوٚو کَمپیوٗٹَرے خراب تمی موٗجوٗب گٔے نہٕ تِم یہِ کیٚنٛہہ وۅنۍ کَرٕہا بہٕ تِم بیٚیہِ کُنہِ منٛز لگ بگ مےٚ چھُنہٕ بیٚیہِ کانٛہہ ایٚویلیبُل کیٚنٛہہ اَہَن حظ اَسہِ حظ اوس کَمپیوٗٹر اوٗرۍ ٹھیٖک کَرناونہِ سُہ حظ یِیہِ دۄن ترٛٮ۪ن دۄہَن منٛز تُہۍ چھِو نہَ حظ گَرے کِنہٕ نہَ مطلب یِمَن دۄن ترٛٮ۪ن دۄہَن منٛز گَر دۄہَن منٛز چھُو حظ گَرے ٹھیٖک حظ چھُ مگر یِمَن دۄن ترٛٮ۪ن دۄہَن ما واتہِ مےٚ یہِ کیٛاہ چھِ وَنان کَمپیٛوٗٹَر بَس بہٕ دِمہو تۄہہِ یورَے ایلبَم بَنٲوِتھ مگر یہِ تَتھ گژھِو تھوڑا دیٖزیٚو تُہۍ پۅنٛسہٕ زیادَے

ٹھیٖک حظ چھُ أسۍ حظ دِمو ایلبَم یورَے بَنٲوِتھ بِذٲتی گوٚو کیٛاہ ییٚلہِ مےٚ گَرٕ اوٚن نا یہِ کیمرا بہٕ لَگے یَس تَمہِ پٮ۪ٹھ فوٹوٗ کَرنہِ ٹرٛانسفَر مےٚ کٔرۍ مطلب برایڈِ ہٕنٛدۍ فوٹوٗ ییٚمِس مَہرِیٚنۍ ہٕنٛدۍ فوٹوٗ کٔرۍ مےٚ ٹرٛانَسفَر مگر پَتہٕ بیٛوٗٹھ کَمپیٛوٗٹَرے پَتہٕ روٗدۍ باقٕے فوٹوٗ ٹرٛانسفَر کَرنَے مگر وۅنۍ دَپیو مےٚ بہٕ کَرٕ بیٚیہِ کُنہِ لیپٹاپ ویپ ٹاپ پٮ۪ٹھ مگر مےٚ بَنیٛاو نہٕ لیپٹاپ ویپ ٹاپ کیٚنٛہہ یِمے اَکھ زٕ دۄہ لگ مطلب ترٛےٚ دۄن دۄہَن منٛز واتہِ اَسہِ پَنُن کَمپیٛوٗٹر پَتہٕ لٔگۍ دۄہ تَتھ مطلب سٮ۪ٹ اَپ کَرنَس تُہۍ مٲنِو ژورَن دۄہَن منٛز اَنو تۄہہِ فوٹوٗ تُہۍ حظ تُہۍ حظ ییٖزیٚو یوٗرۍ کیٛاہ چھِ وَنان بہٕ دِمو تۄہہِ ایلبَم وٮ۪لبَم ییٚتی آ آ سُہ چھُ سونُے تُہۍ تُہۍ أنۍزیٚو ساڑ ترٛےٚ ساس تھوڑا کَرہو بہٕ ڈِسکاوُنٛٹٕے تہٕ ساڑ ترٛےٚ ساس أنۍزیٚو نَتہٕ اوسوٕ تۄہہِ بَنان ژور ساس یہِ چھِ سٲنۍ غلطی تہٕ اَسہِ دیُت تۄہہِ لیٹ یہِ پرٛوڈَکٹہٕ مگر وۅنۍ کَرو أسۍ تۄہہِ ڈِسکاوُنٛٹ

ٹھیٖک حظ چھُ ٹھیٖک ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ